ہیٚلو اَسلام علیکُم تُہۍ چھِو حظ یہِ کین اوس یہِ آرڈَر چھُو حظ تُہۍ کٲلۍکٮ۪تھ دۄَس حظ اوس اَسہِ کٮ۪نوپی ضروٗرت تُہۍ ہیٚکوا حظ اَسہِ دِتھ سُہ رینٛٹ رینٛٹ کوتاہ حظ ہیٚیِو اَچھا ٹھیٖک حظ چھُ کٲلۍکٮ۪تھ چھُ اَسہِ ضروٗرت ٹھیٖک چھُنا اَدٕ حظ